السلام علیکُم تُہۍ چھُو سا تبسُم جی ٹھیٖک پٲٹھۍ چھُوا آ ٹھیٖک گرِ چھُو ٹھیٖک آ ٹھیٖک پٲٹھۍ مےٚ بوٗز تُہۍ چھُو گٮ۪وان آ اَسہِ ٲسۍ واریاہ اَسہِ وَنے واریاہن مگر پتہٕ دوٚپُکھ ساروِیو یہِ چھِ یِتھ پٲٹھۍ اصٕل گٮ۪وان پتہٕ دوٚپ مےٚ بہٕ کرمو تۄہی فون آ اسہِ اوس خاندر گرِ

اۭں مےٚ دوٚپ بہٕ کَرو تۄہی فون بہٕ وَنمو تۄہی اَسہِ آ اَسہِ اوس نومبرَس منٛز خاندر مےٚ دوٚپ مےٚ دوٚپ بہٕ کرَے ژےٚ فون مےٚ دوٚپ بہٕ کرَے ژےٚ فون تُہۍ چھُوا یَلَے تہٕ

خاندر چھُ اَسہِ ژور پانٛژھ نومبر کٲشرُے چھُ گٮ۪وُن خاندر چھُ اَسہِ ژور پانٛژھ نومبر آ آ یَلَے چھُوٕ اۭں آ نہ نہ کٲشِر پٲٹھی کٲشِر پٲٹھی کٲشِر پٲٹھی چھُ گٮ۪وُن آ آ کٲشِر پٲٹھۍ ریٹھا ویٹھا ؤنۍتو بیٚیہِ آ اچھا ٹھیٖک تویتہِ وۄنۍ تویتہِ ؤنِو تُہۍ کوتاہ چھُ اَسہِ دیُن تہٕ کیٛاہ چھُکھ ہٮ۪وان اۭں آ ٹھیٖک

آ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ سلامت سلامت آ آ اَصٕل پٲٹھۍ اَدٕ کیٛاہ بِہِو خۄدایس حوالہٕ